آ واریاہ گورمینٹ سُکالَرشِپ حظ چھِ فار ایٚکزامپُل واریاہ گورمینٹ سکیم چھِ یتھ منٛز سُکالرشِپ چھِ یِوان خاص کر مین حظ یُس اَکِس غریٖب بچس یِوان چھِ موقعہٕ پرنہٕ خٲطرٕ حظ مطلب بہٕ چھُس پٲنہٕ حظ مےٚ حظ چھُ پٲنہٕ موقعہٕ مِلیومُت مےٚ اوس نہٕ تیوٗتاہ طاقت کیٛنٚہہ مےٚ چھُ پٲنہٕ موقعہٕ مِلیومُت حظ مےٚ مِلے گورمینٹ سکیٖم حظ یتھ پۍ ایم ٹرپُل ایس حظ ونان پردھہان منتٕرۍ سُپیشَل سُکالَرشپ سِکیٖم مےٚ حظ کٔر تتھ منٛز ڈگری کمپٕلیٖٹ حظ شُکر خُۄدایَس کُن حظ ؤنٛکس چھُس بہٕ جاب تہِ حظ کران اور ریٖزن کیاہ چھُ تمیُک ریٖزن یُس چھُ بیس چھِ سہُ چھِ گورمینٹ سِکیٖم حظ اور بہٕ چھُس مطلب یِم یِم سِکیم چھِ گورٕمِنٹ یِم یِم چھِ واریاہ اصل اکِس غریٖب شُرِس چھِ یِوان موقعہٕ بروٗنٹھ کُن پَکنَس پَنُن فیوٗچَر اصٕل کرنَس منٛز